بہٕ ہَسا وَنو تۄہہِ پانٛژَن ہِنٛدُستانچِکٮ۪ن رِیاسَتَن ہُنٛد ناو یَتھ منٛز گۄڈنِچ چھِ تامِل ناڈوٗ بیٚیہِ گٔے کیرلا مٔدھیہ پَردیش آندھرا پَردیش پنجاب کَرناٹَکا